یِم ہسا میٲنس ایریا ہَس منٛز فَصٕل وۄپدان چھُ سُہ سا چھُ دانہِ چھُ مکٲے چھُ بیٚیہِ چھُ دال بیٚیہِ ہسا چھِ مونگ چھُ وارِمُٹھ چھُ واریاہ ہسا چھِ میٲنِس ایریا ہَس منٛز فَصٕل وۄپداونہٕ یِوان تِکیازِ یُس ہسا سون ایریا چھُ یہِ سا چھُ زیادٕ زٔمیٖن دارَن ہُند ییٚتہِ نہ سا چھِ نہٕ زیادٕ مُلٲزِم کہیٖنۍ ییٚتہِ ہسا چھِ زیادٕ کاشتہٕ کار تَوے ہسا یُس میون ایریا چھُ یَتھ منٛز چھِ واریاہ واریاہَن زٔمیٖن چھِ یِمن أکِس أکِس گرَس چھِ پَنژہ کَنال زٔمیٖن ترٛہ ترٛہ کَنال زٔمیٖن وُہ وُہ کَنال زٔمیٖن یُس ہسا میون ایریا چھُ یَتھ منٛز ہسا چھِ واریاہَن واریاہ ہسا چھِ یَتھ منٛز واریاہ فَصٕل وۄپداوان بیٚیہِ ہسا چھِ یِیٚیہِ ؤرۍ یَس منٛز ہیٚوان زٕ فَصٕل سیپٹمبر پٮ۪ٹھ چھِ أسۍ وَۄوان میے یَس تام تلہٕ گۄگُل یَتھ ہسا أسۍ تیٖل چھِ کَڑان تہٕ میے پَتہٕ چھِ أسۍ لاگان اَگستَس تام اَگستَس تام دانہِ پَتَے یُس اکھ ہسا چھُ أسۍ سٲنِس ایریا ہَس منٛز ہسا چھِ اکھ دۄن حِصن ؤری چھُ گژھان دۄن حِصن منٛز تَقسیٖم شیٚن رٮ۪تَن خٲطرٕ چھِ أسۍ تِلہٕ گۄگُل وۄوان شیٚیہِ رٮ۪تو پَتہٕ چھِ أسۍ دانہِ وۄپداوان تِکیازِ یُس ہسا تِلہٕ گۄگُل چھُ تَتھ ہسا چھِ أسۍ مِشیٖنیو پٮ۪ٹھ تیٖل کَڑان پَتہٕ ہسا چھِ یِم کاشتہٕ کار باے یِم چھِ تِم ہسا چھِ پَتہٕ پَنٕنہِ گرِ سُے پَتہٕ پَنٕنُے تیٖل اِستعمال کران یَتھ ہسا أسۍ تِلہٕ گۄگُل تیٖل وَنان چھِ بیٚیہِ ہسا چھِ میٲنِس ایریا ہَس منٛز زیادٕ مَکٲے چھِ نیران دال چھِ نیران تِکیازِ یِم ہسا میٲنہِ ایریا ہٕکۍ لُکھ چھِ یِم ہسا چھِ زٔمیٖن دار لُکھ پَتہٕ ہسا چھِ أڑۍ دال تہٕ مَکٲے ہسا چھِ یِم پانَس رَٹان بیٚیہِ چھِ ییٚتہِ زیادٕ نیران مَکٲے چھِ نیران دال چھِ نیران مُٹھ چھُ نیران یُس مُٹھ أسۍ گُپنن تہِ چھِ اِستعمال کران پَتہٕ أڑۍ دال ہسا چھِ أسۍ پانَس ڑَٹان أڑۍ دال ہسا چھِ أسۍ باقٕے کٕنان پیکیجن منٛز ہسا چھِ أسۍ سُہ دُکاندارَن دِوان پَتہٕ ہسا چھِ تِم سُہ کٕنان یُس ہسا زیادٕ اَصٕل رٮ۪تھ چھُ آسان سانہِ فَصلن ہُند سُہ ہسا چھُ آسام میے جوٗن جُلاے تہٕ اَگستہٕ تِکیازِ یُس ہسا کٔشیٖر ہُند موسَم چھُ یہِ ہسا چھُ واریاہ سَرٕد موسَم آسان یِمن ژورَن رٮ۪تن منٛز ہسا چھُ کٔشیٖر منٛز آسان واریاہ گرم ییٚتھۍ گرمس ییٚمہِ گرمہٕ سۭتۍ سٲنۍ یِم فَصٕل وۄپ پَپان چھِ اَگر ہسا أسۍ نِمو سٲنِس یُس ہسا اَسہِ فَصٕل چھُ دان فَصٕل چھُ تَتھ ہسا گژھِ آسُن میکزِمم ہَرارتھ ہسا گژھِ تَتہِ آسِنۍ دۄیہِ تٕرٛہ ٹوٚ اَٹھوُہ ڈِگری تَوے ہسا چھِ أسۍ یُس ہسا دانہِ چھُ سُہ ہسا چھُ أسۍ وۄوان میے یَس منٛز پَتہٕ چھُ تَتھ جوٗن جُلاے اَگست سیپٹمبرَس تام چھُ سُہ تَیار گژھان بیٚیہِ ہسا یُس اَسہِ پَتہٕ تِلہٕ گۄگُل چھُ سُہ سا چھِ أسۍ وَندٕ کین موسمَن منٛز وۄوان سُہ ہسا چھِ أسۍ وۄوان اَکتومبر نَومبر دیسمبر جنؤری فرؤری مارٕچ تِکیازِ یُس ہسا تِلہٕ گۄگُل چھُ تَتھ نہ سا گژھِ نہ زیادٕ آسُن نہ زیادٕ گژھِ تَتھ آسُن تاپھ تہٕ نہ زیادٕ نہٕ گژھِ تَتھ آسُن زیادٕ تیمپیچر نہ گژھِ تَتھ آسُن سُہ سا چھُ اَسہِ یِوان وۄپداونہٕ زیادٕ سَرٕد علاق زیادٕ سَردٕ کِس موسمَس منٛز سُہ نہ سا چھُنہٕ یِتھ پٲٹھۍ وۄپداوان کیٚنہہ آز یُس أسۍ فَصٕل چھِ وۄپداوان سُہ ہسا چھُ دانہِ تِکیازِ سٲنِس دانیس یُس ٹیمپیچر گژھِ آسُن سُہ ہسا گژھِ تَتھ آسُن دۄیہِ تٕرٛہ ٹوٚ اَٹھوُہ ڈِگری تام یُس ہاسا سانہِ ایریا ہَس منٛز فَصٕل چھُ وۄپدان سُہ ہسا چھُ وۄپدان دال چھِ نیران مَکٲے چھِ نیران دانہِ چھِ نیران تِکیاز یُس ہسا سون ایریا چھُ ییٚتہِ زٔمیٖن دار ہسا چھِ واریاہ ییٚتِکۍ کاشتہٕ کار باین ہسا چھُ واریاہ زٔمیٖن تَوے چھِ یِتھ اَسہِ واریاہ فَصٕل ییٚتہِ نیران